یُس ہَسا شَمپوٗ مےٚ آرڈَر اوس کوٚرمُت گۄڈنِکِس ہَفتَس ہَسا آے تِم واریاہ پازِٹِو اِفیکٹ تمہِ پَتہٕ ہَسا ہٲو تٔمۍ نیٚگیٹِو اِفیٚکٹ یُس مےٚ شَمپوٗ اوس آرڈَر کوٚرمُت پَتہٕ ہَسا ژوٚل مےٚ تمہِ سۭتۍ مَس نیٖرِتھ ڈینٛڈرَف ہَسا گوٚۄ مےٚ کَلَس تہٕ بہٕ ہَسا گوس واریاہ ڈِسایٚپوینٹِڈ تمہِ آرڈرٕ سۭتۍ پَتہٕ ییٚمہِ ساتہٕ سُہ پروڈَکٹ مےٚ مۄکلیٚو تہٕ ییٚلہِ نہٕ مےٚ تمیُک یوٗز کوٚر کِہیٖنۍ تٔمۍ ہَسا ہٲو پَتہٕ واریاہ مطلب نیٚگیٹِو اِفیٚکٹٕس لایک میون یُس سِکلیپ اوس سُہ ہَسا آو فُل آف ڈینڈرَف گوٚو سُہ ہیر فال لوٚگ مےٚ واریاہ زیادٕ پَتہٕ گَژھنہِ تہٕ یُس مَس چھُ سُہ ہَسا گوٚو واریاہ تہٕ تھِنٛک تہٕ بہٕ ہَسا گوس واریاہ زیادٕ ڈِسایٚپوینٹِڈ پَتہٕ تمہِ پروڈَکٹ سۭتۍ تہٕ باقٕے بیٚیہِ ہَسا لایسِس مایٹٕس ہَسا لٔگۍ مےٚ پَتہٕ کَلَس مَنٛز اِنہِ ییٚمہِ کہِ وَجہَ سۭتۍ مےٚ پَتہٕ واریاہ پرابلِم گٔے بہٕ ہَسا گوس واریاہ ڈِسایٚپوینٹِڈ بہٕ ہَسا چھُس وَنان مَطلَب یِتھ پروڈَکٹ گَژھَن نہٕ تراونٕی مارکیٚٹَس یِم ہَسا چھِ پَتہٕ پرابلِم اَسہِ گَژھان ییٚمہِ ساتہٕ أسۍ تِمَن ہُنٛد یوٗز تراوو یوٗز تراوو کَرُن بہٕ ہَسا گوس واریاہ زیادٕ ڈِسایٚپوینٹِڈ مےٚ نَسا ٲس نہٕ پاے کینٛہہ مَطلَب پروڈَکٹ چھِ مَطلَب اِتھۍ تہِ آسان بہٕ ہَسا گوس واریاہ زیادٕ ڈِسایٚپوینٹِڈ